بایک چلاونس دوران پَزِ اَسہِ کیٚنہہ احتیٲتی تَدابیٖر کَرٕنۍ یِم اَسہِ ذہنس منٛز پَزن تھاوٕنۍ گۄڈٕنیُک بوٚڑ کٲم چھِ ہیلمٹ گژھِ تھاوُن کَلس ضروٗری لٲگِتھ ہیلمٹ بغٲر گژھِ نہٕ بایک رایڈنگ کَرٕنۍ حظ اگر پٔتھۍ کِنۍ بیاکھ نَفر آسہِ دٔیم سَوٲرۍ آسہِ تٔہندِ خٲطرٕ تہِ گژھِ ہیلمٹ آسُن ضروٗری لٲگِتھ دٔیُم بَچاو چھُ کھۄرن گژھِ ضروٗری بوٗٹھ آسُن لٲگِتھ حظ یہِ چھُ بیاکھ بَچاو خۄدا نَخاستا اَگر بایکہِ پٮ۪ٹھ گِرِ اِنسان تہٕ یِتھۍ کٲٹھۍ چھُ بَچان بیٚیہِ گژھن ڈاکمینٹٕس یِم کاغزات چھِ اَمہِ بایکہِ ہِندۍ تِم چھِ پیوان اِنسانس ضروٗری سۭتۍ تھاوٕنۍ حظ یَتھ منٛز آر سی اَمِچ بایکہِ ہِنز ریجسٹریشن سیٹِفِکیٹ چھ بیاکھ ڈاکمینٹ کاکُد حظ چھُ یَتھ أسۍ وَنان چھِ اِشورنَسٕز انشورنس کاکُد تہِ گژھِ سۭتۍ آسُن ہر ہمیشہٕ بیاکہ حظ چھُ پٔلوٗشن سیٹِفِکیٹ سۄ تہِ گژھِ آسٕنۍ سۭتۍ یوٚتھن تہِ اِنسان گژھِ بیٚیہِ یِم باقٕے سٔروِس بُک کاکد واکد تِم گژھن ہر ہمیشہٕ ستۭتۍ آسٕنۍ حظ ییمہِ ساتہٕ تہِ أسۍ بایکہِ پٮ۪ٹھ کُن دوٗر دَرازٕ علاقن پٮ۪ٹھ گژھو احتِیات چھُ بوٚڑ چیٖز بایکہِ ہُند بایکہِ پٮ۪ٹھ چھُ یہِ چھُ چوٗنکہِ دوٚنۍ ٹٲرن پٮ۪ٹھ ہر ہمیشہٕ گژھِ احتِیات کَرُن ہیلمٹ گژھِ آسٕنۍ لٲگِتھ کھۄرن بوٗٹھ گژھِ آسُن لٲگِتھ اَگر مُمکِن گژھِ اَتھن گژھِ آسٕنۍ گُلاوٕز تہِ لٲگِتھ حظ